مےٚ ٲسۍ ڈامِنوز ریٚسٹورَنٛٹ پٮ۪ٹھ ٲسۍ مےٚ کٔرمٕتۍ کینٛہہ فُڈ آرڈَر یِم کہِ میٲنِس روٗمَس مَنٛز وٲتۍ حظ ریٖسنٹلی گٔے تِم ڈیٚلِوَر بہٕ چھُس یَژھان کہِ مےٚ ٲسۍ کٔرمٕتۍ زٕ چَپاتی ٲسۍ مےٚ آرڈَر کٔرمٕتۍ ڈامِنوز پٮ۪ٹھ یُس زَن کہِ بَڈگٲم ڈِسٹرکَس مَنٛز چھُ یِمَن چھِ لَگان دہ وُہ مِنٹ میٲنِس گَرَس تام ڈیٚلوَر گَژھنَس یِمکہِ زِ ڈیٚلِوَر گٔے مَگَر بہٕ چھُس وۄنۍ یَژھان کہِ بہِ رَٹہٕ دۄیو بَدلہٕ اَکٕے چَپاتی

یِمَن چھُس بے اَدبی معاف کَران زِ اکھ کٔرِو تُہۍ پِک اَپ واپَس یمہِ سۭتۍ کہِ میٲنۍ یہِ پرابلِم تہِ گَژھِ دوٗر تۄہہِ اَگر کینٛہہ پرابلِم چھِ ریٚسٹورنٹَس واتان تَتھ چھُس بَڑٕ معٲفی ہیٚوان زِ مےٚ کَرے زٕ آرڈر کینٛہہ پرابلمز بہٕ ہیٚکَکھ نہٕ یِم دۄنواے کھیٚتھ بہٕ چھُس تَوَاے ریٚسٹورنٹ کِس میٚنیجرس وَنان زِ اکھ تُلِو تُہۍ مےٚ واپَس بہٕ کَرٕ دۄیَو چَپاتِیَو بَدلہٕ کَرٕ بہٕ اَکوٚے ڈیٚلوَر یا کھیٚمہِ بہٕ اکوے وۄنۍ مےٚ ٲسۍ کٔرمٕتۍ واریاہ چیٖز آرڈَر چَپاتیٖز آسہٕ کرمَژٕ آرڈر برگر چھُ کوٚرمُت آرڈر پیٖزا ٲسۍ کٔرمٕتۍ آرڈر وۄنۍ چھُس بہٕ یِمَن اپیٖل کَران زِ یِم ٲسۍ ٹوٹل حظ سَمان حظ زٕ آیٹَم وۄنۍ چھُس بہٕ یِمَن اپیٖل کران زِ تُہۍ تُلِو مےٚ اکھ تھوٚد بہٕ اَکوٚے ہیٚکہٕ مَطلَب کھیٚتھ تہٕ اپیٖل چھُس کران ریٚسٹورنٹ کِس میٚنیجرس واریاہ چیٖز ٲسۍ مےٚ آرڈر کٔرمٕتۍ چھُس معافی ہیٚوان تَتھ یہِ چھُ غَلطی گَژھان چھُ نہٕ گَژھان ٹھیٖک مَطلَب آرڈر کَرِنۍ پَتہٕ بیک کَرٕنۍ چھُنہٕ گژھان ٹھیٖک کینٛہہ مَگر وۄنۍ چھُس معافی ہیٚوان ریسٹورنٹ کِس مینیجرس کُنہِ پرابلم سۭتۍ ہیٚکہٕ نہٕ بہٕ یِم دۄنواے چیٖز مَطلَب رٔٹِتھ اکھ کٔر تو مےٚ واپس تُہۍ بہٕ چھُس بہٕ کَرٕ تُہُنٛد شُکریہ ادا رِڈیوس کٔرتو میٲنۍ کانٹِٹی سُہ آسہِ تُہنٛز مہربٲنی واریاہ زیادٕ بییٚہِ چھُس اپیٖل کران وۄنۍ زیادٕ سے زیادٕ کٔرِو جَلدی اتھ پٮ۪ٹھ کاروٲیی کَم سٕے ٹایمَس مَنٛز گَژھِ مےٚ یہِ پَک اَپ واپَس گَژھُن یُتھ نہٕ یہِ خَراب تہِ گَژھِ گرم چھُ واریاہ یُتھ نہٕ یہِ خَراب تہِ گَژھِ یُتھ یہِ بیٚکِس کٲنٛسہِ ڈیٚلوَر ہیٚکہِ گٔژھِتھ تکیاز یہِ چھُ اَنسیٖلٕڈ وٕنہِ سیٖل چھُن مےٚ کوٚرمُت کینٛہہ یہِ ہیٚکہِ بییٚہِ کٲنٛسہِ نَفرَس تۄہہِ ڈیٚلوَر گٔژھِتھ پَنٕنۍ پونٛسہٕ اَصٕل پٲٹھۍ ہیٚکِو بیٚیہِ زیٖنِتھ جَلدی سے جلدی سوٗزوُن تُہۍ کانٛہہ کَمپٔنی ہُنٛد نَفَر یُس یہِ پِک ہیٚکہِ کٔرِتھ یٔتھۍ ایٚڈرَسَس پٮ۪ٹھ چھُ أمِس واتُن ییٚتہِ امہ ڈیٚلوَر کوٚر اگر تُہۍ بَدَل تہِ سوٗزوُن تٔمس سُہ وِچھِ پانے لوکیشَن سُہ واتہِ پانے یور تہٕ تٔمس چھَنہٕ کٕہٕنۍ پرابلم سُہ کَرِ مےٚ کال بہٕ دِمہ تٔمس اصٕل بہتریٖن پٲٹھۍ تِمَن چھَنہٕ کُنے چیٖزٕچ پرابلم سُہ نی واپس آرام سان واتنایہِ پَننِس ریٚسٹورنٹَس پٮ۪ٹھ واپس تُہۍ دِیِو تَتھ نَظر اگر کینٛہہ پرابلم تہِ آسہِ تَتھ چھُس معافی ہیٚوان کیازکہ یہِ چھُ چیٖز چھُ سیٖلڈ اَنسیٖل چھُ نہٕ کِہِیٖنۍ مےٚ کھُلوو تہِ نہٕ کِہِیٖنۍ تَوَے کوٚر مےٚ جَلدی جَلدی کوٗشِش واپَس کَرنٕچ امِچ کیازکہِ مےٚ دوٚپ یہِ ہیٚکہِ بییٚہِ کٲنٔسہِ میانہِ بَجایہِ ڈیٚلوَر گٔژھِتھ تہٕ بیٚیہِ چھُس اپیٖل کران مےٚ گَژھِ اکِچ اکہِ چیٖزُک رِفَنٛڈ گَژھُن واپَس کیاز مےٚ ٲسۍ پےمنٹ کٔرمٕژ دۄن چیٖزَن ہِنٛز تہِ اَکِچ گَژھِ مےٚ زیادٕ رِفَنٛڈ گَژھُن جلدی جلدی یَتھ بہٕ واریاہ شُکر گُزار کَر تُہُنٛد تُہۍ کٔرِو میٲنِس وَننَس جَلدی کاروٲیی تہٕ تہٕ مےٚ تہِ تۄہہِ تہِ گَژھہِ نہٕ کٕہٕنۍ کَمپٕلین امہ سۭتۍ بہٕ دِمہ اتھ دِمہ بہٕ واریاہ زیادٕ فیٖڈبیک اصٕل زِ یہِ کَمپٔنی چھَ اگر پرابلم آسہِ کینٛہہ یِم چھِ واپس تہِ رٹان کران اصٕل پٲٹھۍ کُنہِ چیٖزِچ پرابلِم چھَنہٕ یِمَن گَژھان کُنہِ چیٖزِچ بِہیو چھِ یِم کران اصل پٲٹھۍ وۄنۍ چھُس یِیِن سُہ یوتَن مےٚ نِش سُہ کَرِ پَنُن اکھ آرڈر پِک اَپ واپَس یٔتھۍ جایہِ پٮ۪ٹھ سُہ کَرِ مےٚ ٹیٚلی فون بہٕ واتہٕ تٔمِس نٮ۪برٕ کَنہ نی ییٚتتھَن واپَس سۄ آسہِ تُہٕنٛز مہربٲنی واریاہ زیادٕ مہربٲنی آسہِ سۄ تُہٕنٛز اگر تُہۍ یہِ واپَس تُلِو پَتہٕ اکِس گَنٛٹَس دۄن گَنٹَن مَنٛز رِفَنٛڈ ہیٚکِو کٔرِتھ أتھۍ یمہ پٮ۪ٹھ پےمنٹ آسہِ گٔمٕژ تٔتھۍ ہیٚکِو تُہۍ واپَس کٔرِتھ یا ہیٚکِو تُہۍ کیش کیشٕے سوٗزِتھ مےٚ یِتھے پٲٹھۍ أمس اَتھ سۄ آسہِ تُہٕنٛز واریاہ زیادٕ مہربٲنی باقٕے وَسَلام